سَلام علیکُم حضرت اَلحمدُاللہ تُہۍ چھِو ٹھیٖک صحت چھا ٹھیٖک شُکُر رۅبَس کُن کیٛاہ کٲماہ وأماہ کِژھ چَلان ژےٚ ترٛووُتھ یہِ نوٚوُے دُکان ہنٛہٕ دوٚپمے مےٚ ہَسا اوس یہِ تھوڑا بُہت ضروٗرت نا یہِ ڈِسپوزیبُل وِسپوزیبُل اوس مےٚ ضروٗرت گَرٕ خٲطرٕ نا

کوٗتاہ گَژھِ مطلب مان شیٖتھ ترٛامہِ تام چھِو مطلب یوٗتاہ لگہِ نا

آ شیٖتھ ترٛامہِ گَژھَن مےٚ تُہۍ وُچھِو وۅنۍ کوٗتاہ کیٛاہ گَژھِ وۅنۍ اَتھ مَگر پرٛتھ پرٛتھ کانٛہہ اَٹیم چھُ مےٚ ضروٗرت مطلب یہِ ہسا یہِ اَکھ گوٚو مطلب سیلِڈ ویلِڈ خٲطرٕ چھُناہ آسان بیٚیہِ گوٚو مَگر کُس اَکھ رِسایکٕل وول یُس پَتہٕ پَگاہ ہیٚکو مطلب ییٚمہِ سٍتۍ نہٕ نۅقصان واتہِ یُس رِسایکٕل ہیٚکو کٔرِتھ تہٕ بیٚیہِ تِم ٹاپہٕ ژور پٲنٛژ چھِ آسان پرٛتھ کانٛہہ چھُ آسان صابَن چھِ آسان یا تِم دَسترخان چھُناہ آسان سُہ اِنڈیوجوَل خٲطرٕ اَلگ اَلگ لۅکُٹ لۅکُٹ سُہ تہِ گَژھِ آسُن تہٕ بیٚیہِ یہِ ہسا یہِ بِریانی وِریانی چھِ تھاوٕنۍ تَمہِ خٲطرٕ تہِ بیٚیہِ گَژھَن کوٗک بوتلہٕ تہِ کوٗک بوتلہٕ ہتھ تھٲوِو تُہۍ مَگر یہِ ریٚٹ ویٚٹ کٔرۍزیٚو پَتہٕ پَنٕنے حِساب زیادٕ تعداد تہِ کٔرۍزیٚو نہٕ مَگر مےٚ چھُ صاف صاف چیٖز اَٹٚیٚم گَژھِ مےٚ صاف ٹھیٖک چھا مطلب یہِ چھا کیٚنٛہہ اَلگ اَلگ یِوان صاف تَمہِ کھۅتہٕ تھوٚد یا کَم گوٚو ٹھیٖکھٕے وۅنۍ وُچھ زِ پَنٕنہِ حِساب یُس مطلب بہتر گَژھِ ہٕنٛہ خاص چھےٚ خاص چھےٚ ترٛامہِ دَہ تِمَن خٲطرٕ گژھِ آسُن واریاہ اَصٕل ہٕنٛہ تہٕ پکھ حظ یوٚکُن نیہِ ریٚتۍ کہِ پنٛدہامہِ چھِ مےٚ ضروٗرت ٹھیٖک چھا تہٕ یہِ ما ٲس پیٚمنٛٹ ویٚمنٛٹ ما ٲس کَرٕنۍ وُنکیٚنسٕے تۅہے باسوٕ ٹھیٖک وُنٛکیٚسٕے ؤنِو تہٕ وُنٛکیٚسٕے کَرو اَگر نے تہٕ پَگاہ کَرو اَدٕ ٹھیٖک چھُ بہٕ یِمے تیٚلہِ تَمہِ برٛونٛٹھ زٕ ژور دۅہ زٕ دۅہ تھاوَو زٕ دۅہ برٛونٛٹھ پَتہٕ چھُناہ ٹھیٖک مَگر یُس یہِ سیلیٚڈ ڈَبہٕ چھناہ آسان ڈِسپوزل سُہ تھٲوِزیٚو اَصٕل پہم اَوٗوَر آل سٲرسٕے سارِنٕے ترٛامیٚن چَلو ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ تیٚلہِ نیرا بہٕ دُعا دُعا دُعا تُلِو تُلِو بِہِو خۅدایَس حَوال ہٕنٛہ بَس بَس بَس بَس دُعا ہَے تیٛوٗتاہ تیٛوٗتاہ کَتہِ گَژھِ کٲم چھَنہٕ وُنٛکیٚس کٲم تُلنٕے